جوٗرِنگ آنلایِن پیٖرِیَڈ أسۍ کیاہ ٲسۍ کَران کٲم آنلایِن پیٖرِیَڈَس منز ٲس گژھان کٲم أسۍ ٲسۍ ہؠکان یِمَن پؠٹھ دِتھ آنلایِن کانفریٚنس ٲس گژھان ویٖڈیو کانفریٚنس ٲسۍ أسۍ آنلایِن کلاسن منز ہؠکان آرام سان دِتھ یِم ٹیٖچَر ٲسۍ آسان تِم ٲسۍ ویٖڈیو کانفرؠنسِنگ کَرناوان واریاہ زیادٕ یِم ایپ ٲسۍ آسان فار اَؠگزامپٕل زوٗم ایپ چھُ گوٗگَل میٖٹ چھِ یا باقٕے ایپ ٲسۍ آسان تِمو سٟتۍ ٲسۍ أسۍ کَران کٲم أسۍ ٲسۍ ہؠکان آنلایِن کلاس دِتھ یہِ گوٚو کَتھ پیٖریَڈس دَرمیان یِمَن دۄہن کووِڈ اوس کووِڈس منز ٲسۍ نہٕ أسۍ مطلب آفلایِن کالیج گژھان کہیٖنۍ تہِ آفلایِن ٲسۍ نہٕ ٹیٖچَر آسان ایویلیبٕل آسان کہیٖنۍ تمہِ وَجہ سۭتۍ ٲسۍ اسہِ پؠوان کَرٕنۍ آنلایِن کانفرؠنسِنگ یُس یہِ آنلایِن کانفرؠنسِنگ چھِ تِمَن دۄہن ٲسۍ آنلاین کانفرؠنسِنگ کَران ٹیٖچَر ٲسۍ مطلب آنلایِن بُلاوان بَچن آن ویٖڈیو کانفرؠنسنٛگ مطلب ویٖڈیو ٲسۍ ؤرچوؤلی ٲسۍ أسۍ کلاس ہؠکان دِتھ تَتھ پیٖرڈس دَرمیان کیاہ گوٚو أسۍ ٲسۍ ہیکان آرام سان پٔرِتھ آرام سان أسۍ ٲسۍ ہؠکان گرِ بِہِتھ پٔرِتھ مَگر مطلب آفلایِن مہ ہؠکھاو گٔژھِتھٕے کالیج تِکیازِ کووِڈ اوس چَلان کووِڈ مطلب اَگر کووِڈ مطلب کووِڈس منز کُنہِ جایہِ گیٚتدرِنگ گژھِ ہے سُہ گژھِ کَرِ ہے واریاہ زیادٕ مُشکِلات تمہِ وَجہ سۭتۍ أسۍ مطلب سورُے کینٛہہ بَند أکسٕے جایہِ گٔیہِ سِٹک فار ایٚباؤٹ ٹوٗ یِیٲرٕس فار ایٚباؤٹ ہاف وَن اینڈ اےٚ ہاف یِیَر تمہِ وَجہ سۭتۍ کیاہ گٔیہِ کٲم آ تمے وَجہ سۭتۍ آے امہِ زوٗم میٖٹ زوٗم ایپ بَنٲیِکھ گوٗگَل میٖٹ بَنووُکھ تہٕ تہٕ أسۍ ٲسۍ امَے ایپ کَران یوٗز تہٕ أسۍ ٲسۍ ویٖڈیو کانفرؠنسِنگ کَران ٹیٖچَر اوس کَران کٲم ٹیٖچَر اوس لِنک کَران جَنریٹ آن یَتھ پؠٹھ زوٗم ایپَس اوس اَکھ لِنک کَران سُہ جَنریٹ اَکھ پَتہٕ اوس سُہ گرُپس منز تراوان یِتھُے اَکھ ٹیٖچَر گرُپس منز تراوان اوس سُہ اوس پَتہٕ تمہِ پَتہٕ کَران کٲم تمہِ پَتٕہ ٲسۍ سٲری بَچہِ کَران سُہ می سُہ لِنک ٲسۍ کَران اوپُن تہٕ تَتہِ ٲسۍ کَران کلاسس منز جایِن یُس گوٗگَل یُس زوٗم ایپُک کلاس اوس آسان سُہ اوس آسان فار ایٚباؤُٹ فوٹی فایِو مِنَٹس فوٹی فایِو پَنٛژتٲجِہن مِنٹَن تام اوس کلاس آسان یُس سُہ کلاس اوس آسان سُہ اوس واریاہ زیادٕ اَصل پٲٹھۍ گژھان تِکیازِ کہِ یُس ٹیٖچَر اوس آسان سُہ اوس گۄڈنؠتھ اِنٹروڈکشن پَنُن دِوان تمہِ پَتہٕ اوس سُہ کَران کٲم تمہِ پَتہٕ اوس سُہ سارنٕے بَچن وَنان کہِ سٲری چھا پریٚزَنٹ سٲری بچہِ ٲسۍ وَنان کہِ یس سَر وی آر پریٚزَنٹ تہٕ تمہِ پَتہٕ ٲسۍ أسۍ کَران کٲم تمہِ پَتہٕ ٲسۍ سٲری بَچہِ تھاوان میوٗٹ میوٗٹ تھٲیِتھ کیاہ ٲسۍ کَران کٲم میوٗٹ ٲسۍ ییٚمہِ موٗجوٗب تھاوان کہِ ٹیٖچرٕ سٕنٛز کتھ ٲس نہٕ یِوان کہیٖنۍ اَگر سٲری اَن میوٗٹ کرہٕن تہٕ شور اوس گژھان زیادٕ تہٕ ٹیٖچَر اوس نہٕ آسان ٹیٖچرٕ سٕنز آواز ٲس نہٕ اَصل پٲٹھۍ اسہِ تام واتان کہیٖنۍ تمہِ وَجہ سۭتۍ اوس پؠوان میوٗٹ تھاوُن تہٕ یُس یہِ گوٗگَل میٖٹ چھِ یا زوٗم چھِ یا اور آل ویٖڈیو کانفرؠنسِنگ چھِ یہِ چھِ واریاہ زیادٕ اَصل تِکیازِ کہِ امہِ سۭتۍ ہؠکھون مَطلب اکی جایہِ ہٕندۍ سٹوڈنٹ ٲسۍ نہٕ آسان کہنٛہہ ڈفرَنٹ پارٹس آف دَ اِنڈِیا یا ڈفرَنٹ پارٹس آف دَ اَدر کَنٹریٖز ٲسۍ جایِن کَران تہٕ تِم ٲسۍ ہؠکان اسہِ کانفرؠنسِنگ ویٖڈیو کانفرؠنسِنگ دِتھ جوٗرِنگ دیٹ پیٖریَڈ کہِ واریاہ زیادٕ ٹرینِنگ پروگرامٕز آیہِ دِنہٕ مطلب آوُٹسایِڈ کَنٹری پؠٹھ ٲسۍ آوُٹ سایِڈ پیرَنٹ یوٗنِوَرسِٹی یِم اسہِ چھِ تِم آوُٹ سایِڈ ٲسۍ یِم لوٗکھ یِوان تِم ٲسۍ آنلایِن کانفرؠنسِنگ کَرناوان یُس آنلایِن کانفرؠنسِنگ ٲس تَتھ منز ٲسۍ أسۍ واریاہ زیادٕ ہیٚچھان تِکیازِ کہِ تِمَن دۄہن کرنایکھ واریاہ زیادٕ ٹرینِنگ امے تھروٗ گوٗگَل میٖٹ تھروٗ یا زوٗم تھروٗ کَرنٲیِکھ واریاہ زیادٕ ٹرینِنگ تِمو ٹرینِنگو سۭتۍ ہیٚوچھ اسہِ واریاہ واریاہ کینٛہہ تہٕ تمہِ پَتہٕ ملیو تِمن ٹرینِنگ ہٕنز سَرٹِفِکیٹ تہِ اسہِ یُس یہِ زوٗم ایپ وٕچھ یا ویٖڈیو کانفرؠنسِنگ چھِ یہِ چھِ اسہِ واریاہ زیادٕ فٲیِدٕ دِوان مَگر جوٗرِنگ دیٹ پیٖریَڈ کہِ کیاہ گٔیہ کٲم یُس ٹیٖچَر اوس آسان مَطلب امِکۍ پٔرسَنَل وِیِو ایٚباؤُٹ زوٗم ایپ یا پٔرسَنَل وِیِو ایٚباؤُٹ یہِ اسکو کیاہ بولتے ہیں پٔرسَنَل وِیِو ایٚباؤُٹ ویٖڈیو کانفرؠنسِنگ چھِ مےٚ یہِ کہِ ییٚمہِ ساتہٕ ٹیٖچَر اَکھ اوس کلاس دِوان یا ٹیٖچَر اَکھ اوس پَرناوان یِم بَچہِ ٲسۍ آسان تِم ٲسۍ کَران کٲم تِم ٲسۍ تِم ٲسۍ میوٗٹ تھاوان پَننِس فونَس ٲسۍ تِم میوٗٹ تھاوان تہٕ یُس ٹیٖچَر چھِ تٔمِس ٲسۍ نہٕ پاے لَگان کہِ یِتھُے میوٗٹ اوس پؠوان تھاوُن ٹیٖچر اوس نہٕ پاے لَگان کہِ کُس بَچہِ چھا پریٚزَنٹ کُس چھُنہٕ پریٚزَنٹ کینٛہہ مَگر جوٗرِنگ کلاس کہِ سَر اوس کَران کٲم سُہ اوس آواز دِوان پرٛؠتھ کٲنٛسہِ بَچس کہِ یہِ چھا أتسٕے اَگر نہٕ پَتہٕ جلدی بَچہِ جلدی میوٗٹ کَرِہے کینٛہہ میوٗٹ اَن میوٗٹ کَرے کینٛہہ تمیُک مطلب اوس کہِ یہِ چھُنہٕ اَتیٚس ایویلیبٕل کہیٖنۍ سٹوڈنٹ چھُنہٕ اَتیٚس ایویلیبٕل کہیٖنۍ مگر کُنہِ ساتہٕ اوس سٔروَر گژھان ڈاوُن یا اِنٹرنؠٹ پرابلِم چھِ زیادٕ یوٗجؤلی زیادٕ تَر آسان ییٚتہِ تمہِ وَجہ سۭتۍ کیاہ ٲس گَژھان کٲم تمہِ وَجہ سۭتۍ اوس نہٕ اَن میوٗٹ گژھان جلدی جلدی کہیٖنۍ تہِ نہٕ ٹیٖچرَس اوس باسان کہِ شایَد چھُنہٕ یہِ ایویلیبٕل کینٛہہ مَگر تٔمِس اوس آسان کُنہِ ساتہٕ یہِ پرابلِم تہِ اِنٹرنؠٹ پرابلِم تہِ ٲس کُنہِ ساتہٕ آسان تہٕ یہِ چھُ واریاہ زیادٕ اؠکسپیٖرِیَنس چھُ مےٚ یہِ زِ یہِ چھُ واریاہ زیادٕ اَصل چیٖز کہِ اَگر أسۍ ویٖڈیو کانفرؠنسِنگ کَرو ڈِفرَنٹ پارٹسن آف د وٲلڈ پؠٹھ رَلاوکھ أسۍ لوٗکھ واریاہ مُختِلِف جایَن ہٕندۍ لوٗکھ رَلاوکھ أسۍ ویٖڈیو کانفرؠنسِنگ پؠٹھ امہِ سۭتۍ چھِ أسۍ واریاہ زیادٕ اؠکسپیٖرِیَنس گژھان اِنسان چھِ ہیٚچھان نٔے نٔے چیٖز دۄہ کھۄتہٕ دۄہ أمو چیٖزو سۭتۍ مطلب اَگر أسۍ ویٖڈیو کانفرؠنسِنگ اَکہِ کَنٹری پؠٹھ بیٚکِس کَنٹری تام کَرو تِمَن ہٕندۍ وِوٕز سٲنۍ وِوٕز رَلَن کینٛہہ نوٚو نوٚو گژھِ جَنریٹ کینٛہہ نٔے آیڈِیاز یِوان چھِ